ہیٚلو عمر صٲب تُہۍ چھُو حظ ٹھیٖک اَصٕل پٲٹھۍ اَہَن حظ اَہَن حظ آ اَسہِ ٲسۍ ڈرٛاے فرٛوٗٹ ضروٗرت اَسہِ چھِ ڈوٗنۍ تہِ ضروٗرت بادام تہِ کاجوٗ تہِ تُہۍ ؤنۍتَو مےٚ ڈونٮ۪ن کیٛاہ ریٹ چھِ تَتھ چھِ اَہَن حظ اَوا ٹھیٖک ٹھیٖک

بادام کِلوٗ کٔہۍ چھُ گژھان بادام کِلوٗ آلمنٛڈ

ٹھیٖک ٹھیٖک تُہۍ ؤنۍتَو مےٚ یہِ کیٛاہ چھِ اَتھ وَنان کاجوٗ کٔہۍ چھِ ٹھیٖک کِوِی ٹھیٖک چھُ ٹھیٖک ٹھیٖک تَمہٕ پنجاب پٮ۪ٹھٕ چھِنا تِم ژیرٕ یِوان تِمن دِوان کیٛاہ چھِ ریٹ

ٹھیٖک یِم یِم چھِنا کِشمِش تِم کیٛاہ چھِ تَتھ چھِ تَتھ چھِ زٕ ژور قٔسٕم زٕ ژور قٕسٕم آ یہِ کہِ اَسہِ حظ چھِ واریاہ ضروٗرت اگر أسۍ مطلب واریاہ چیٖز نِمو تَتھ گژھِ ہا کَنسیشَن کیٚنٛہہ ٹھیٖک ٹھیٖک تُہۍ ؤنۍتَو مےٚ لوکیشَن کَتہِ چھِ دُکانٕچ

اَہَن حظ آ ٹھیٖک ٹھیٖک تُہۍ ؤنۍتَو مطلب ٹھیٖک ٹھیٖک تُہۍ ؤنۍ بہٕ ہیٚکہٕ پَگاہ تہِ یِتھ تُہۍ ؤنۍتَو مےٚ مگر یہِ لوکیشَن کَتہِ چھِ مطلب دُکان کَتہِ چھِ اَہَن حظ آ ٹھیٖک ٹھیٖک ٹھیٖک حظ چھُ تیٚلہِ یِمہٕ بہٕ پگاہ زِ چلو اسلام علیکُم